اسلام علیکُم أسۍ دِمو کینٛہہ ڈیٹ یُس ڈیٹ تَتھ پرُن چھُ تمہِ علاوٕ اگر گَژھِ تہٕ پتہٕ پیٚیِوٕ تۄہہِ پینَلٹی یِژھ پھِرۍ تُہۍ نِیِو تۄہہ چھُو تَتھ سِگنیچَر کَرُن تہٕ پتہٕ ہیکِو تُہُی بُک نِتھ فایِو ہَنٛڈرَڈ فایِو ہَنٛڈرَڈ صُبحٲے حظ چھِ کھُلان نَو بَجے کینٛہہ چھُنہٕ کینٛہہ چھُنہٕ پَرواے تُہۍ ہیکِو یِتھ

آ مَطلَب لیبریری یُتھُے اَژُن چھُ تیُتھُے بیگ ویگ تھاوان نٮ۪برٕ بَس سِگنیٖچَرٕے یوت کَرُن تہٕ پَتہٕ ہیٚکِو تُہُۍ اَنٛدَر گٕژھِتھ بُک وٕچھِتھ یُس نہٕ تۄہہِ بُک پانہٕ مِلیو سُہ ہیکو أسۍ پتہٕ سٕرٕچ کٕرِتھ وٕچھِتھ تۄہہِ خٲطرٕ آسہِ ایویلِبٕل کِنہٕ نہ آسہِ ایویلبٕل بَس بییہِ چھُنہٕ زیادٕ روٗلٕز لایبریری خٲطرٕ کینٛہہ اور ہیٚکہِ کانٛہہ تہِ یِتھ پٔرِتھ تہٕ بَس سِگنیچَر کَرُن آ آ آ آ ریجِسٹرٛیشٮ۪ن چھِ ضوٚروٗری آسان کَرٕنۍ آ ٹھیٖک حظ کَرو وعلیکُم السلام ٹھیٖک گوٚو